آ بہٕ چھُس واریاہ اَویر روزان شیر مارکیٹَس نِش تیٚمہِ پَتہٕ روٗز کَتھ روٗٹیشَن ٲسۍ أسۍ کَرَان تہٕ مارکیٹ چھِ آسان اَتھ منٛز چھِ اَپٕز اینڈ ڈاونٕز آسٲنی تہٕ یَتھ کامہِ منٛز تہٕ کانٛہہ سٹیٚپ تُلو أسۍ وَ اگر أسۍ وٕچھو نہ حظ اَپٕز ڈاونٕز أسۍ ہیٚکو نہٕ کانٛہہ اَپورچُنِٹی پٲیِتھ پٲیِتھ کِہیٖنۍ نہٕ تہٕ اَسہِ پَزِ اَکھ اَکھ اپورچُنِٹی نِنۍ پرٮ۪تھ کُنہِ اَپورچُنِٹی یِمَن چھِ آسان اَپس اینٛڈ داونٕز ہیٚکان ٲسِتھ بیٚیہِ یُس یہِ کٲم چھِ آسان پرٮ۪تھ کانٛہہ کٲم چھِ آسان پرٮ۪تھ کُنہِ کامہِ منٛز چھِ رِسِک آسٲنی تہٕ رِسِک پَزِ نِنۍ بیٚیہِ چھِ یہِ سوشَل میٖڈیا کہِ تھرٛوٗ واریاہ تِم مارکیٹِنٛگ ایپٕس آمٕتۍ یِم فِفٹی پٔرسَنٛٹ ہیٚکہِ چا فِفٹی پٔرسَنٛٹ چانٕس ہیٚکہِ اَصٕل ٲسِتھ تہٕ فِفٹی پٔرسَنٛٹ ہیٚکہِ غلط تہِ ٲسِتھ